ہیٚلو اسلام علیکُم پُلیٖس وٲلۍ چھِو حظ تُہۍ چھِو حظ پُلیٖس سِٹیشنہٕ پٮ۪ٹھ اَسہِ حظ اوس بیگ روومُت اَسہِ ٲس تَمہِ خٲطرٕ لیکھناوٕنۍ کَمپُلین اَکھ تُہۍ چھُو حظ أتی پُلیٖس سِٹیشنَسٕے منٛز اَدٕ حظ ٹھیٖک حظ چھِ سلام علیکُم